بہٕ چھُس کالٕے پٕلان کران زِ صُبحَن چھُ مےٚ ٹِرٛپ پٮ۪ٹھ گژھُن بیٚیہِ تور چھُس بہٕ نِوان تیل گۄڈَے سۭتۍ بیٚیہِ ہٮ۪لمِٹ پنُن پان بچاونہٕ خٲطرٕ